اَسلامُ علیکُم جِناب تُہۍ چھُو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ چھِو صحت چھِ حظ ٹھیٖک مےٚ ؤنۍتو تُہۍ ییٚتٮ۪ن چھےٚ کانٛہہ گٲڑیہ وٲڑیہ بنیٛا مےٚ یا کیب یا آٹو یا سومو یا بیٚیہِ کانٛہہ ذٔریعہِ ٹرٛانسپوٹ ہیٚکیٛاہ مےٚ بٔنِتھ سُہ یا یُس مےٚ ہیٚکہِ ترٛٲوِتھ درگاہ درگاہ نِش درگاہ کَشمیٖر یونیورسِٹی نِش

جِناب مےٚ چھِ گَژھُن بہٕ وَنہٕ تۄہہِ یِتھ پٲٹھۍ کہِ بہٕ آوُس لال چوک پٮ۪ٹھ بہٕ چھُس وٕنۍکٮ۪نَس بَرابر بربرشاہ موڈَس تَل تہٕ مےٚ کٔر کٲم بہٕ ترٛووُس گاڑِ وٲلۍ ییٚتی تٔمۍ ووٚن مےٚ دوٚپُن یے مےٚ نہ چھُنہٕ یہِ مےٚ چھُے نہٕ مےٚ ہیوٚت لِفٹ بیسِکٔلی تہٕ لال چوک پٮ۪ٹھ مےٚ ہیوٚت بربَرشاہ تام لِسٹ معٲفی لفٹ ہیوٚت مےٚ تٔمِس ووٚن مےٚ دوٚپمَس ہے مےٚ ترٛٲوتو یِتھ پٲٹھۍ مےٚ چھُ یِتھ پٲٹھۍ گژھُن درگاہ تٔمۍ نفرن ووٚن مےٚ شَخصَن ووٚن مےٚ دوٚپُن بہٕ ترٛاوتھ ژٕ بربَرشاہ پوٚتُس ہٮ۪کَکھ تَتٮ۪ن مِلی ژےٚ گٲڑۍ ژٕ ہٮ۪کَکھ تَتھ کھٔسِتھ

کیٛاہ چھِ اَتھ وَنان ژٕ ہٮ۪کَکھ وٲتِتھ پوٚتُس آرام سان کَشمیٖر یونیوَرسٹی درگاہ حضرت بل تہٕ مگر مےٚ ؤنۍتو تُہۍ کَتھ اکھ کہِ مےٚ مےٚ ووت ییٚتٮ۪ن دَہ مِنٹ پیٛاران پنٛداہ مِنٹ ووت مےٚ پیٛاران مےٚ باسان ژوٚرُے ووت مےٚ اَکھتُے پیٛاران تہٕ بہٕ چھُس وٕچھان کہِ دٔچھِنۍ کھووٕرۍ چھُس بہٕ پَنٕنۍ کِنۍ کوٗشِش کَران کہِ مےٚ بَنیٛا کانٛہہ سَوٲریہ تِژھ یُس مےٚ ترٛاوِ ییٚتہِ درگاہ حضرت بَل وۄنۍ وٕچھے مےٚ زٕ ژور یَپٲرۍ ٲسۍ پَکان واریاہ نَفر اَمہِ برٛونٛٹھ تہِ تہٕ تِمَن تہِ پرٛژھے مےٚ تِمو ووٚن نہٕ مےٚ چھَنہٕ پَے کِہیٖنۍ نہٕ مطلب تِمَن سۭتۍ تِمَن سۭتۍ کَرے مےٚ پِرٛژھٕ گٲر اَتھ مُتعلق کہ ییٚتٮ۪ن چھےٚ کانٛہہ سہوٗلیِت چھےٚ ییٚتٮ۪ن کیبہِ ہِنٛز سہوٗلیت یا آٹووٕچ یا گاڑِ ہِنٛز یا سومو ہٕنٛز یا بیٚیہِ کانٛہہ سہوٗلیت یُس مےٚ ہیٚکہِ پنٛنِس مُقامَس تامَتھ واتنٲیِتھ مگر تِمو مون نہٕ کِہیٖنۍ اَکھتُے گوٚو مےٚ سٮ۪ٹھاہ پریشان گوس بہٕ تِکیٛازِ مےٚ چھُ کَشمیٖر یونیورسٹی واتُن ضٔروٗری مےٚ چھِ آز اَہم مِٹِنٛگ تَتہِ نَفرَن دۄن ژۄن چھُم سمکھُن مےٚ ٲس سٮ۪ٹھاہ اَہم مِٹِنٛگ آزٕ تہٕ وۄنۍ چھُس بہٕ مےٚ ووت لگ بگ وُہ مِنٹ وٲتۍ مےٚ آلموسٹ پیٛاران ییٚتٮ۪تھ تہٕ مےٚ اوس مےٚ گوٚو پَنٛنُے ژیر مےٚ چھُنہٕ مےٚ چھَنہٕ یہِ تہِ پَے کِہیٖنۍ کہِ بہٕ کٔژَن تام واتہٕ تور ییٚتہِ پٮ۪ٹھ کَشمیٖر یونیورسٹی درگاہ حضرت بَل کوٗتاہ دوٗر چھِ جِناب بہٕ ہٮ۪کہٕ تۄہہِ یِتھ پٲٹھۍ ؤنِتھ مےٚ چھَنہٕ تَمِچ معلوٗمات تہِ کِہیٖنۍ نہٕ وۄنۍ چھُس بہٕ یَژھان وَنہِ اوسُس بہٕ وٕچھان یَپٲرۍ ٲدِ پٮ۪ٹھ تہِ پٔکۍ یَپٲرۍ واریاہ مےٚ کوٚرییو تِمَن سۭتۍ کَتھ کَرنٕچ کوٗشِش تہِ تِمن ووٚن مےٚ یِتھ پٲٹھۍ مےٚ حظ چھِ یِتھ پٲٹھۍ گژھُن دَرگاہ حضرت بل تہٕ مےٚ ؤنۍتو ییٚتٮ۪ن بنیٛا مےٚ کانہہ دٔستیاب چھےٚ ییٚتٮ۪ن کانٛہہ ٹرٛانسپوٹاہ یُس مےٚ ہیٚکہِ ترٛٲوِتھ برابر پَنٛنِس مُقامَس پٮ۪ٹھ مگر یُس تہِ مےٚ مِلیو مےٚ وٕنیُک تامَتھ تٔمۍ تٔمۍ ووٚن مےٚ دوٚپُن یے نہٕ حظ أسۍ ہٮ۪کوتھ نہٕ ترٛٲوِتھ یا تِمو ووٚن مےٚ اَسہِ چھَنہٕ پَے کِہیٖنۍ نہٕ کیٛازکہِ تِم تہِ مےٚ باسیو تَمہِ کِنۍ باسیو مےٚ کہِ تِم تہِ چھِنہٕ ییٚمہِ علاقٕک کِہیٖنۍ نہٕ تہٕ پٮ۪ٹھ چھُس بہٕ جِناب درٛامُت صُبحٲے پٮ۪ٹھ لٔج مےٚ بۄچھِ تہِ صحیح مےٚ چھُنہٕ یِوان سَمجی کہِ بہٕ کیٛاہ کَرٕ وۄنۍ آوُس بہٕ چھِ مےٚ دوٗرِ پٮ۪ٹھے وٕچھو مےٚ تُہۍ تہٕ مےٚ دوٚپ چلو مےٚ باسان شاید اللہ تعالیٰ ہن مَہ سوٗز میٛانہِ خٲطرٕ خۄدایَس سَوال ماشاء اللہ چھو تۄہہِ دٲڑ تہِ تھٲومٕژ سۄنَتہِ پاک چھُو تُہۍ بٕتھِس پٮٹھ تھومُت چلو مےٚ دوٚپ مےٚ مےٚ باسیو مُنٲسِب یی کہِ بہٕ کَرٕ تۄہہِ سۭتۍ پِرٛژھٕ گٔر بہٕ کَرٕ تۄہہِ سۭتۍ پِرٛژھٕ گٔر بہٕ کَرٕ تۄہہِ سۭتۍ کَتھ بات بہٕ وَنہٕ تۄہہِ تُہٕنٛدِ دٔے تُہٕنٛدِ دٔسۍ گژھیٛا مےٚ کانٛہہ مَدَتھ تہٕ مےٚ ؤنۍتو تُہۍ ییٚتٮ۪ن چھےٚ کانٛہہ نَزدیٖکَس منٛز آٹو سٔروِس آٹو آسیٛا مِلیٛاہ مےٚ ییٚتٮ۪ن کہِ یُس مےٚ ہیٚکہِ ترٛٲوِتھ درگاہ یونیورسٹی نِش تِکیٛازِ یِتھ پٲٹھۍ مےٚ تۄہہِ ووٚن آلرٔڈی مےٚ چھِ سٮ۪ٹھاہ ضٔروٗری مِٹِنٛگ اَہم میٖٹِنٛگ تَتہِ کَرٕنۍ نَفرَن دۄن ژۄن اوسُم سَمکھُن تَمہِ کہِ اعتبار چھُس بہٕ وَنان کہِ کیٚنٛہہ چھےٚ تۄہہِ چھےٚ کیٚنٛہہ معلوٗمات اَتھ بارَس منٛز کہِ ییٚتٮ۪ن نہ آس پاس اوٚنٛد پوٚکِس منٛز چھےٚ آٹوٗ وول تہٕ بیٚیہِ کوٗتاہ ہیٚیہِ کیٛاہ ہیٚیہِ مےٚ اوس نہٕ پونٛسَن ہُنٛد کانٛہہ مَسلہٕ اوس نہٕ کِہیٖنۍ تِکیٛازِ مےٚ چھُنہٕ ہارڈ کیش چھُنہٕ مےٚ کِہیٖنۍ مےٚ چھُنہٕ نَقٕد چھُم نہٕ کِہیٖنۍ نہٕ مےٚ چھُ یتھ فونَس منٛز بہٕ ہٮ۪کہٕ اٮ۪م پے کٔرِتھ ڈِجٹلی ہٮ۪کہٕ بہٕ ترٛٲوِتھ مگر نَقٕد چھُم نہٕ چَندَس منٛز کِہیٖنۍ سۄ تہِ ٲسٕم بیٛاکھ پرٛابلِم تہِ وۄنۍ اوسُس بہٕ وَنان کہِ وَنے بَنہِ ہا مےٚ ییٚتٮ۪ن اگر نہٕ وۄنۍ کانٛہہ کیب ویب وول بَنہِ مےٚ کَم سے کَم آٹوٗ مَہ چھُ ییٚتٮ۪ن اوٚنٛد أنٛدۍ پٔکِس منٛز کانٛہہ یُس میٛٲنۍ کٲم ہٮ۪کہٕ کٔرِتھ یُس مےٚ یِتھ پٲٹھۍ ہٮ۪کہِ ترٛٲوِتھ تہٕ مےٚ ؤنۍتو تُہۍ اگر تُہۍ مےٚ اَتھ بارَس منٛز ہیٚکِو کانٛہہ مَدتھ کٔرِتھ بہٕ آسہٕ تُہُنٛد کیٛاہ چھِ اَتھ وَنان سٮ۪ٹھاہ شُکُر گُزار تہٕ بہٕ چھُس اُمید کَران کہِ تُہۍ گٔیِو نہٕ میٛانہِ اَمہِ کَتھِ سۭتۍ اگر مےٚ تُہُنٛد ٹایم کھیوٚو پانٛژھ مِنٹ کھیٚیہِ تہٕ تُہۍ گٔیو نہٕ اَمہِ سۭتۍ تۄہہِ گوٚو نہٕ مُشکِل میون یہِ پانٛژھ مِنٹ تُہٕنٛدۍ کھیٚنۍ تہٕ مےٚ ؤنۍتو حضرت بہٕ کیٛاہ کَرٕ یا مےٚ دیٖتو مَشوَر دیٖتو مےٚ رُت مَشوَر کہِ بہٕ کِتھ پٲٹھۍ واتہٕ جلدی تہٕ بیٚیہِ واتہٕ ٹایمَس پٮ۪ٹھ تہِ آرام سان مےٚ گٔژھ نہٕ وۄنۍ مےٚ تُج سختی واریاہ ییٚمہِ برٛونٛہہ کُن گٔژھ نہٕ مےٚ سَختی گژھَن کِہیٖنۍ